مےٚ نِس ہَسا چھِ واریاہ یِمہٕ ٹِپٕس یِم ییٚمِس یِم بٲڈ یِن مےٚ کُن مےٚ کُن بہٕ چھَس صُبحٲے وۄتھان بہٕ چھَس یہِ بہٕ چھَس تتہٕ أسۍ چھِ تَتٮ۪تھ بَسان یَتٮ۪تھ ہَسا بیٛٲلۍ چھِ بیٛٲلۍ چھُ بہٕ چھَس تُلان تِم بیول لَگاوان چھَس پَشَس پَشَس پٮ۪ٹھ تہٕ پَتہٕ ہسا چھِ یِوان بٲ یِم ہسا چھِ جاناور یِوان تِم ہسا چھِ یِوان کھٮ۪وان تَمہِ سۭتۍ ہَسا چھِ تِم گژھان تِم ہَسا چھِ مےٚ کُن یِوان ییٚتہِ ہَسا چھِ کَشمیٖرَس مَنٛز ہَسا چھِ واریاہ یِم پٔرِنٛدٕ ہَسا چھِ چیڑیا ہَسا چھِ تہٕ یِتھ کٔنۍ ہَسا چھَس بہٕ بیول لَگاوان پَتہٕ ہَسا چھِ تِمہٕ یِوان تَمہِ سۭتۍ ہَسا چھِ تِمہٕ یِم مےٚ کُن گژھان بہٕ ہَسا چھَس صُبحٲے وۄتھان بیٚیہِ ہَسا چھَس بہٕ آب تہِ تھاوان تَمہِ سۭتۍ تہِ ہَسا چھِ بٲڈ یِم جاناوَر یِوان مےٚ کُن